اسلام علیکُم وعلیکُم اسلام تُہۍ چھِو حظ ٹھیٖک اَحمداللہ ٹھیٖک مےٚ حظ اوس یہِ لیپٹاپ نا تہٕ اَتھ چھُ مےٚ تھوڑا پرٛابلِم گژھان اَتھ چھِ یہِ ییٚلہِ بہٕ یہِ چھَس ترٛاوَان لیپٹاپ یَلہٕ اَتھ چھِ بوٗٹِنٛگ پرٛابلِم یَتھ چھُ واریاہ ٹایم لَگَان یہِ بوٗٹِنٛگ منٛز تہٕ پٕلَس چھُ اَتھ یہِ بیٹری آ اوپُن گژھنَس منٛز چھُ اَتھ واریاہ ٹایِم لَگَان تہٕ پٕلَس چھِ اَتھ بیٹریچ پرابلِم تہِ بیٹری بیک اَپ چھُنہٕ اَتھ زیادٕ کِہیٖنۍ یِتھُے یہِ تٔمِس چَلاوو نا یہِ چھُ گژھان کَنٹِنیوٗسلی چھُ یہِ آسَان گژھان کَم بیٹری کَم کَم تہٕ یہِ تُہۍ ؤنۍ تَو مےٚ اَتھ کیٛاہ ہیٚکہِ پرٛابلِم ٲسِتھ یہِ چھُ مےٚ یہِ ایچ پی یُک ٹھیٖک ٹھیٖک آ اَتھ حظ گوٚو مےٚ ؤری کھنٛڈ لگ بگ ٹھیٖک یُس تۄہہِ چھُوحظ پاے یہِ کَرے مےٚ یہِ بوٗٹِنٛگ منٛز تہِ تہِ چھِ اَتھ پرٛابلِم بیٚیہِ اوس اَتھ یہِ واے فاے کَنٮ۪کشَنَس منٛز واے فاے تہِ اوس نہٕ اَتھ کَنیکٹ گژھان کِہیٖنۍ وَ کَرے اَسہِ یہِ ٹرٛابٕل شوٗٹ وَبٕل شوٗٹ تَتھ اوس ہاوَان سُہ کیبٕل کیٛاہ تام کَنیکٹ کٔرِو تہٕ سُہ تہِ کَرے پَتہٕ اورٕ یورٕ تہٕ مگر سُہ گوٚو نہٕ تیٚلہِ تہِ یہِ سالُو کِہیٖنۍ تہٕ البتہ یِہَے چھُ وَنۍ وَنیٛو واریاہ نہ دَپیاوُکھ یہِ سافٹوِیَر پرٛابلِم اَتھ ما آسہِ یہِ آپریٹِنٛگ سِسٹَم کانٛہہ آپریٹِنٛگ سِسٹَمُک ما آسٮ۪س کیٚنٛہہ اِشوٗ تہٕ وۄنۍ گوٚو اَسہِ ما یِی تیوٗتاہ سَمٕجھ کیٛاہ آسٮ۪س کیٛاہ نہٕ آسٮ۪س مےٚ دوٚپ تۄہہِ دِیوٗس پَتہٕ اَصٕل پٲٹھۍ نَظر کیٛاہ پرٛابلِم ہیٚکٮ۪س ٲسِتھ

ٹھیٖک

ٹھیٖک حظ چھُ ٹھیٖک حظ چھُ تیٚلہِ یِمو اوٗرۍ نا شاپَس پٮ۪ٹھٕے تُہٕنٛدِس تہٕ تیٚلہِ اَنہٕ بہٕ یہِ اوٗرۍ تہٕ ٹھیٖک چھُ تیٚلہِ کَرو بہٕ یہِ بیٹری چارٕج نا تہٕ بیٚیہِ اَنہٕ بہٕ اَتھ یہِ ویسے چارجر وارجر سۭتۍ ہوسکتا تَتہِ تَتھ ما گژھِ ڈاوُن وَوُن

آ سُہ کٔرِو پَتہ تٔتنٕے چلو ٹھیٖک حظ چھُ تیٚلہِ اَنو بہٕ توٗرۍ دُکانَس پٮ۪ٹھٕے تہٕ ٹھیٖک چھا حظ چلو ٹھیٖک چھُ آ چلو ٹھیٖک حظ چھُ اَدٕ کیٛاہ حظ